گۄڈٕنِچِی کَتھ فَرق یۄس زَن اَسہِ أکِس پٔڑمٕتِس تہِ اَن پَڑھ اِنسانَس منٛز ہیٚکو کٔرِتھ زِ أزیُک دور چھُ ساینَس ٹیٚکنَالجی ہُنٛد دور یُس زَن پوٚرمُت لیٚوکھ مُت اِنسان چھُ سُہ چھُ ہیٚکان اَصٕل پٲٹھۍ ونکیٚنس ماحولَس منٛز ایٚڈجَسٹ گٔژھِتھ تہٕ یُس زَن اَن پَڑھ اِنسان چھِ تٔمِس چھِ واریاہ مُشکِلات یِوان مِثَال اَز چھِ وَاریاہ ٹیٚکنالجِی مُوبایِل فون آو کَمپیوٹَر آو یا گاڑؠن آیہِ ڈِجٹَل بورڈ تَمِیُک مَطلب گوٚو یُس زَن پٔڑیٖن اِنسان سُہ چھُ آرام سان تَمِیُک اِستعمال ہیٚکان کٔرِتھ وۄنۍ بیٚیہِ سایِڈٕ یِم زَن اَن پَڑھ اِنسان تِمَن چھِ گاڑِ ہُنٛد بورڑ پَڑُن مُشکِل گَژھان فون کَرُن مُشکِل گَژھان نٔو ٹیٚکنالجی یوٗز کَرٕنۍ مُشکِل گَژھان آز کَل چھِ گَرَن منٛز تہِ دۄہ کھۄتہٕ دۄہ چیٖز نٔے یِوان یِم زَن سایِنَس ٹیٚکنالجی یِمَن منٛز زَن عِلمُک ضرورَت چھُ یُس زَن وۄنۍ اَکھ پٔڑیٖن اِنسان سُہ چھُ آرام سان یِہُنٛد رِوِو فون پؠٹھ ہیٚکان وٕچھِتھ یِمَن چَلٲوِتھ مَگر یُس زَن اَکھ اَن پَڑھ اِنسان تٔمِس چھُ واریاہ مُشکِلات یِوان مُشکِلاتَن ہُنٛد مُشکِلاتَن ہُنٛد سامنہٕ پیٚوان کَرُن یِم چَلاونہٕ خٲطرٕ